میٛٲنِس گامَس منٛز چھِ یہِ سٲری پرٛٲنۍ یِم پرٛانہِ پٮ۪ٹھ چھِ آمٕتۍ استعمال کران تِم چھِ آمٕتۍ یی پنٛنِس مَستَس خٲطرٕ پنٛںِس ژَمہِ خٲطرٕ کَران استعمال مَستہٕ خٲطرٕ چھِ تِم یہِ چھِ ییٚتہِ زٔمیٖنَن منٛز تِلہٕ گَۄگُل وَوان بیول سُہ چھِ کھَسان ہۄکھان پَتہٕ چھِ پیٚوان سُہ دَگُن تَتھ چھِ تِلہٕ گَۄگُل تیٖل نیران تمہِ تیٖلہٕ سُہ چھِ تِم کھیٚنہٕ چیٚنَس تہِ استعمال کَران دَپان امہِ سۭتۍ چھِ یہِ اگرَے تِلہٕ گَۄگُل تیٖل کھیٚمو امہِ سۭتۍ چھِ ژَم روزان تازٕ بیٚیہِ چمکان تام ژَم تہٕ یِہے تِلہٕ گَۄگُل تیٖل چھِ تِم کَران مَستَس استعمال ییٚمہِ دۄہ اوس ییٚمہِ دۄہ کالہٕ چھِ تِم کَران مٲلِش تہٕ تھاوان راتَس اِتھَے کٔنۍ تہٕ صُبحس کَران تِم سرٛان یہِ تٔمۍ تِلہٕ گَۄگلہٕ تیٖلہٕ سۭتۍ چھِ مَس تہِ زیٹھان مَس تہِ نرم روزان بیٚیہِ مَس تہِ چمکان شوٗبوُن شوٗبدار مَس روزان یُس وُچھُن لایق چھِ آسان سُہ مَس تمہِ سۭتۍ چھِ مَس واریاہ زیادٕ اَصٕل گژھان بیٚیہِ ژَم تہِ روزان واریاہ زیادٕ اَصٕل یِمَے چیٖز چھِ سٲنِس گامَس منٛز استعمال کَران